یہِ چھُ وَنان کہِ ڈِسکرایِب کٔرو سا کانہہ اکھ سُہ پَنُن پَسندیٖدٕ فوٹوگریف یُس ہسا تۄہہِ تُلمُت چھُو بیٚیہِ کٔرو سا تَتھ پٔتۍ کِنۍ مطلب سۄ کہانی سٔٹوری تَمہِ پٔتۍ کِنۍ کیاہ کِہانی چھُ بہٕ ہسا کرٕ کَتھ ییٚلہِ ہسا ییٚتہِ چِنار تِم روٗٹٔس پَتھر چھِ ییٚلہِ ہسا کُلین پٮ۪ٹھ تِمہٕ کَشمیٖر یُنوَسٹی ہسا چھِ واریاہ زیادٕ بونہِ ییٚلہِ ہسا تِم پَتھر چھِ پیوان تَتھ تِمہٕ پنہٕ ؤتھر اَسہِ ہسا چھُ تٔتھۍ پٔتۍ کِنی اکھ فوٹو تُلمُت تَمہِ پٔتۍ کِنۍ ہسا چھ یہِ سٔٹوری گۄڈٕ نیتھ اَگر ہسا وٕچھو أسۍ سُہ ہسا چھُ واریاہ اَصٕل لُکھ مطلب ہٮ۪کَو نہٕ ؤنۍ تھٕے کہِ سۄ کیاہ سَجاوَٹھ چھِ دِوان تَتھ پٔتۍ کِنۍ دوٚیِم دوٚیِم ہسا چھُ نیچر یہِ ہسا چھُ قۄدرِت اَگر ہسا أسۍ وٕچھو بونہِ پٔتۍ کِنۍ فوٹو تُلو یہِ ہسا چھِ اکہ قۄدرَت تِکیازِ قۄدرَتُک قۄدرَتن یہِ بَنوومُت چھُ آسان سُہ ہسا چھُ آسان لاتعداد خوٗبصوٗرت تَتھ ہسا چھُنہٕ آسان وَننُے کِہینۍ تہِ میانہِ لایفہِ منٛز ہسا چھِ سۄے سٔٹوری تِکیاز مےٚ ہسا چھُ سُہ واریاہ زیادٕ ٹھیٖک ٹھاک لگان بیٚیہِ ہسا چھُ مےٚ سُہ واریاہ زیادٕ پَسندیٖدٕ تَوے ہسا چھِ أسۍ عموٗمَن تتھ بونہِ پٔتۍ کِنۍ گژھان فوٹوگریف کَرنہِ تَمہِ پَتہٕ تَمہِ پَتہٕ تہِ ہسا چھُ تَتھ ہسا چھِ أسۍ کول کران یہِ چھُ قۄدرَتی یہِ چھُ نیچر